وعلیکُم سَلام اَہَن حظ ٹھیٖک تُہۍ چھِو ٹھیٖک اَہَن حظ اَہَن حظ کیٛاہ حظ کیٛاہ حظ چھُ ضروٗرت تۄہہِ اَہَن حظ نیران حظ تۄہہِ چھُوا گَژھُن سُلے چھِ گَژھان سَتھ بجے پٮ۪ٹھ سِٹارٹ سَتہِ بجہِ تہِ چھِ نیران اَکھ گٲڑۍ نَیہِ بَجہِ تہِ چھِ نیران دۄیہِ دۄیہِ ترٛیٚیہِ ترٛیٚیہِ گَنٹہٕ بعد چھِ نیران آ سَتہِ بَجہِ پٮ۪ٹھ ٹایمِنٛگ صُبحٲے آ شُپیَنَس تہِ چھِ نیران ٲٹھِ بَجہِ آ لیٚٹے پَہَم چھِ نیران ٲٹھِ بَجہِ بَڈگوم تتھ تہِ چھِ تتھ تہِ ٹایمِنٛگ یَہَے ساڑٕ ستھ ٲٹھ بجے تتھ چھِ اَسہِ ٹایمِنٛگ سیم وۅنۍ ٹایمِنٛگ تۄہہِ ییٚتی اگر وا یہِ ژیٖر تہِ یِوان اتھ چھِ آسان ژیر شام تام ساڑٕ شےٚ تام تہِ چھِ گٲڑ نیران ییٚتہِ پٮ۪ٹھ آ یَپٲری اوٗنٛتۍ پٮ۪ٹھ چھِ آسان سُلے تَتہِ چھِ آسان سَتھ بجے برٛونٛٹھ پہم گاڑِ آسان ریٚڈی ییٚتٮ۪ن سِٹینٛڈَس مَنٛز تہِ اَہَن حظ ییٚتی ییٚتی نٔزدیٖکھٕے چھِ آ کَنٹِنیٛوٗ کَنٹِنیٛوٗ پَکان تتھ تہِ نیران کیٛازِ کہِ زیاد تَر چھِ اَز یِم سِٹوٗڈنٛٹ چھِناہ یِوان یِمَن چھِ آسان صُبحٲے ٹایمِنٛگ آسان تہٕ اَتہِ چھِ صُبحٲے پٮ۪ٹھ آسان گاڑِ ریٚڈی سُلے شیٚیہِ بَجہِ پٮ۪ٹھٕے آ آ بَرابَر سُہ اتھ مَنٛز اتھ میلہِ نہٕ اَتٮ۪ن مُرن چوک کِنۍ اَتہِ سیوٚدُے یُس بَس سِٹینٛڈ چھُناہ اَتے پٮ۪ٹھ نیران جوٚم جوٚم ڈیٚریٚکٹہٕ آسان تُہۍ ہیٚکِو بُک تہِ کَرنٲوِتھ تہٕ تہٕ اگر تُہۍ پانہٕ تہِ یِیِو صُبحَن ستھ بجے بٲگۍ ستھ بجے آسہِ گٲڑۍ ریٚڈی کیٚنٛہہ نہَ حظ کیٚنٛہہ نہَ حظ پرواے اَہَن حظ ٹھیٖک چلو چلو سر ٹھیٖک وَعلیکُم سہَ